مےٚ چھُنہٕ زٕہٲنۍ تہِ یُتھ کانٛہہ چیٖز بَنومُت تِکیٛازِ کہِ خۄدا چھِ اَکھ نہ چھِ سُہ کٲنٛسہِ وٕچھمُت نہ وٕچھ تٔمِس کانٛہہ قیامتٕکِس دۄہَس تام تہٕ بہٕ ہٮ۪کہٕ نہٕ یِژھ کانٛہہ یہِ چھِ سٲنِس مذہَبَس منٛز حماقَت یِوان مانٛنہٕ اگر أسۍ تصوُر تہِ کَرو یُتھ کانٛہہ غلطی کَرنَس منٛز تہٕ بہٕ چھَس اکھ مُسلمان تہٕ سون خۄدا چھِ یَکتا سون خۄدا چھِ یَکجہ أسۍ ہٮ۪کو نہٕ کُنہِ کاپی پٮ۪ٹھ کُنہِ مُجسمہٕ سۭتۍ یا کُنہِ تہِ چیٖز سۭتۍ ہٮ۪کو نہٕ أسۍ تٔمۍ سُنٛد نعوزبِلہ عکس تَیار کٔرِتھ کِہیٖنۍ سُہ چھُ وحدہوٗ لاشریٖک لہوٗ أسۍ ہٮ۪کو نہٕ تٔمۍ سٕنٛز ذات پٮ۪ٹھ شِرک کٔرِتھ کِہیٖنۍ اگر یہِ أسۍ کانٛہہ یُتھ کانٛہہ چیٖز کَرو یہِ گوٚو تٔمۍ سٕنٛدِس ذاتَس شِرک شریٖک ٹھٔہراوُن تہٕ سون مذہب چھُنہٕ اَسہِ اَمہِ چیٖزُک اِجازت دِوان کِہیٖنۍ تہٕ یُتھ کانٛہہ چیٖز چھِنہٕ مےٚ زانٛہہ نہ چھِ مےٚ اَمیُک کانٛہہ زانٛہہ فٲیدَے گوٚمُت حٲصِل تہٕ نہ چھِ مےٚ یُتھ کانٛہہ چیٖز زانٛہہ کوٚرمُتٕے